بِسمہِ اللہِ رحمٰن رحیٖم ییٚتہِ چھُ کَلچرل تہٕ ٹرٮ۪ڈِشنل ییٚتہِ حظ چھُ نٮ۪ماز سٲری پران اگر نہٕ اِنسان ییٚتہِ چھِ سٲری نٮ۪ماز پَران مسجِد منٛز ییٚتہِ چھُ سورُے کینٛہہ مسجد منٛز مایِک ییٚلہِ یَلہٕ چھِ گژھان تَتہِ چھُ دروٗد اِنسان سورُے پَران بیٚیہِ چھِ ییٚتہِ دارُ العلوٗم کھوٗلۍ مٕتۍ سارِوٕے کھوٗلۍ مٕتۍ دارُ العلوٗم واریاہَن جایَن چھِ دارُ العلوٗم تَتہِ چھِ سٲنۍ شُرۍ گژھان سٲنۍ بچہِ گژھان پَرنہِ تَتہِ چھِ ہیٚچھان تَتہِ قۄران قۄران ہیٚچھُن سیوٚد اَصٕل پٲٹھۍ پَرن تَتہِ تہٕ تِمَن چھُ نٮ۪مازِ ہُنٛد یہِ تَجرُبہٕ لَگان پَے کہِ نٮ۪ماز کِتھ پٲٹھۍ کیٛاہ چھِ پَرٕنۍ سورنٕے تِکیازِ یۄس برٛوٗنٛٹھِم جَنریشن یِنہٕ واجیٚنۍ چھِ مٲنِو تُہۍ برٛوٗنٛٹھِم نَسٕل یِنہٕ واجیٚنۍ چھِ تِمَن ییٚلہِ آز ہیٚچھِ اِنسان سُہ اَصٕل پٲٹھۍ سُے واتنایہِ پَگاہ برٛونٛٹھ کُن اگر نہٕ سُے پَرنایہِ پَگاہ برٛونٛٹھ کُن پَرنایہِ سُے نٮ۪ماز تہِ پَرنایہِ سُے سُہ اَصٕل پٲٹھۍ ہیٚچھناے سارنی ہیٚچھناے سُے نٮ۪ماز کِتھ پٲٹھۍ کیاہ چھُ پَرن یا بیٚیہِ کینٛہہ یا جِناز نٮ۪ماز چھُ اگر نہٕ اِنسان آز پَرِ یہِ کینٛہہ ییٚمِس نہٕ پَے لَگہِ کینٛہہ سُہ کٕتھ کٔنۍ ہیٚچھناے پَتہٕ پَگاہ برونٛٹھہٕ تِکیٛازِ تَمہِ موٗجوٗب چھُ یہِ ہیٚچھُن واریاہ ضوٚروٗری